لیٹیٚسٹ سپوٹ نِوٕز اگر أسۍ وٕچھو یِم چھِ اسہِ میلان زیادٕ تر اِنٹَرنیٹ پٮ۪ٹھٕے اِنٹَرنیٹَس پٮ۪ٹھ چھُ اِنسٹاگرٛامَس پٮ۪ٹھ چھُ میلان اسہِ یا ٹی وی پٮ۪ٹھ چھُ یا یوٗٹوٗب پٮ۪ٹھ چھِ أسۍ وٕچھان تِمو پٮ۪ٹھ چھُ اسہِ میلان آ تہٕ أسۍ چھ، کَران زیادٕ فولو سہٕ کِرکٹٕے لَکٹہِ پٮ۪ٹھٕے ووت سُے گِنٛدان تہِ تہٕ وٕچھان تہِ اِسلِییے چھِ أسۍ فولو تہِ سُے کَران